یِم ہَسا کٲشِر چَنلہِ پٮ۪ٹھ اِشوٗ چھِ یِوان ڈِسکَس کَرنہٕ تِمَن منٛز ہَسا چھِ یِوان دہیجس مُتعلِق یا سوشَل یِم ہَسا أنٛدۍ پٔکِس منٛز اٮ۪نوارَمٮ۪نٛٹَلَس منٛز پنٛنِس أنٛدۍ پٔکِس منٛز گژھن یا وِسنِٹی منٛز چھِ گژھان کیٚنٛہہ اِشوٗز تِمَن مُتعلِق ہَسا چھِ یِوان ڈِسکشَن کَرنہٕ یا یِم تہِ چایلڈٕ اٮ۪بیوٗز یا بیٚیہِ تہِ کیٚنٛہہ یِم چھِ آسان مطلب کہِ